السلامُ علیکُم مےٚ حظ پِرُژھ أکۍ کاڈِنیٹرَن کوٚسچَن اَکھ اَکہِ دۄہ یہِ حظ چھِ اَز برونٛٹھ تقریٖباً ؤرۍ یِچ کَتھ ییٚمہِ دۄہ بہٕ أکِس گورمینٛٹ کَمپٔنی منٛز کٲم کَرنہٕ خٲطرٕ گٔیے یَس جاب اِنٹَروِو دِنہٕ تہٕ تَتہِ حظ پِرُژھ مےٚ کاڈِنیٹرَن جَ یہِ کوٚسچَن تٔمۍ دوٚپ دوٚپُن ژٕ کیٛازِ گٔیَکھ مجبوٗر یہِ جاب کَرنہٕ خٲطرٕ لٔڑکِی نٔے چھِ گَرِ تہِ کٲم آسان واریاہ لٔڑکِیَن کَتہِ چھُ یوٗتاہ ٹایِم آسان تہٕ پَتہٕ بیٚہَن تِم یِتھ پٲٹھۍ کَمپٔنی یَن منٛز ٹایِم دِنہٕ تہٕ تۄہے چھو گَرِ تہِ آسان واریاہ زیادٕ کٲم مےٚ ووٚن تٔمِس یورٕ مےٚ دوٚپُس یہِ چھِ پوٚز لٔڑکِیَن چھِ آسان گَرِچ تہِ واریاہ زیادٕ کٲم تہٕ تُہٕنٛز کَتھ چھِ پوٚز زِ پَتہٕ کِتھ پٲٹھۍ دی سۄ ٹایِم یَتھ کَمپٔنی مےٚ دوٚپُس لٔڑکِیَن چھِ یہِ چھِ پوٚز لٔڑکِیَن چھِ کٲم آسان مگر لٔڑکِیَن تہِ چھِ ہُتھ پٲٹھۍ ضروٗرت آسان پونٛسَن ہٕنٛز چھِ ضروٗرت آسان لٔڑکِیَن تہِ کٲمٕے یوت ما چھِ لٔڑکِیَن ہنٛز کٲم ما چھِ خٲلی گَرِچ کٲم کَرٕنۍ تہٕ باقٕے پونٛسَن ہنٛز چھَنہٕ ضٔروٗرت کینٛہہ وُنکیٚن حظ چھُ سُہ دور وُنکیٚن چھُ پیٚوان مطلب وُنکیٚن چھُنہٕ اِنسان بوٚہرنٕے پَنٛںٮ۪ن گَرِکٮ۪ن تہِ چھُ نہٕ بوٚہرنٕے پٲنٛسہٕ منٛگنَس وُنکیٚن حظ چھُ سُہ دور وُنکیٚن حظ گژھِ ہرکانٛہہ اِنسان سیٚلٕف ڈِپیٚڈٮ۪نٛٹ آسُن بیٚیِس پٮ۪ٹھ گژھِ نہٕ محتات آسُن کِہیٖنۍ وُنکیٚن وُنکیٚن چھُنہٕ سُہ روٗدُے نہٕ سُہ وقت زِ پَتہٕ ہیٚیہِ کانٛہہ تہِ لٔڑکہٕ ٲسۍ تَن کوٗر ٲسۍ تَن پَتہٕ روزِ دارمُدار پنٛنٮ۪ن گَرِکٮ۪ن پٮ۪ٹھ ہمیشہِ وُنکیٚن چھُ گژھان واریاہ زیادٕ مُشکل اگر کُنہِ تہِ ضروٗرت خٲطرٕ پونٛسَن گَرِکٮ۪ن پیٛن منٛگٕنۍ یہِ چھُ گژھن وُنکیٚن واریاہ زیادٕ مُشکل مےٚ دوٚپُس وُنکیٚن چھُ بَدَل زمانہٕ وُنکیٚن چھُنہٕ اِنسانَس یوٚتام نہٕ پانَے آسہِ کینٛہہ نَتہٕ کینٛہہ کاربار کَرُن کُنہِ نَتہٕ کُنہِ پٲٹھۍ آسہِ پانہٕ زینان نَتہٕ چھُ واریاہ زیادٕ مُشکل گژھان وُنکیٚن چاہے لٔڑکہٕ ٲسۍ تَن کوٗر ٲسۍ تَن تہٕ تَوٕ موٗجوٗب آیَس بہٕ یوٚتتھَس وُنکیٚن یہِ جاب ژھانرنہٕ خٲطرٕ